بہٕ ییٚلہِ تہِ کانٛہہ چیٖز ٲسٕس بَناوان سُہ اوٗس واریاہ زیادٕ اصٕل روزان سُہ اوٗس ہاوُن تہٕ باوُن لایق بَنان تہٕ یِوان چھِ اِنسانَس کُنہِ ساتہٕ چھِ بَناوان اِنسان کانٛہہ ترٛیٚیو اَندو کانٛہہ چیٖز سُہ چھِ گژھان اِنسانَس واریاہ زیادٕ مُشکِل بَناوُن مگر ییٚلہِ اِنسان تَتھ محنت کَرِ بَناونَس وقت وقت دِی تٔتھۍ کُن تہٕ سونٛچہِ سمٕجھ سان بَنایہِ تیٚلہِ چھِ ہر کانٛہہ کانٛہہ تہِ چیٖز ہیٚکان بَنٲیِتھ اِنسان بیٚیہِ شوٗبدار تہٕ ہاوُن لایِق چیٖز بَنان ییٚلہِ اِنسان محنت کَرِ کُنہِ تہِ چیٖزَس پٮ۪ٹھ تہٕ سُہ چیٖز چھِ بَنان اصٕل اِس لیے گژھہِ محنت کَرٕنۍ تہٕ ہَر کانٛہہ چیٖز چھِ بَنان ٹھیٖک پٲٹھۍ بیٚیہِ چھِ تَتھ آسان کیٚنٛہہ چیٖز ضروٗرت تِم چیٖز چھِ اَنٕنۍ پیٚوان تہٕ اِستعمال پیٚوان کَرٕنۍ تہٕ ہُہ چیٖز تہِ چھِ بَران بَنان پَتہٕ واریاہ زیادٕ اصٕل تَتھ خٲطرٕ چھِنہٕ پَتہٕ پیٚوان زیادٕ ہاو باو کَرُن کِہیٖنۍ سُہ چیٖز چھِ واریاہ اصٕل گَژھان